اَکہِ دۄہ کوٚر مےٚ اَکھ بوٗٹھ آنلاین آرڈَر مےٚ باسیو سُہ واریاہ اَصٕل یُتھُے مےٚ سُہ گَرٕ اوٚن حالانٛکہِ کَلَر اوس نہٕ سُہ کِہیٖنۍ یُس مےٚ ضوٚرَتھ اوس تَتھ اوس ہَنا ڈِفرَنٛٹ کَلَر یُس نہٕ مےٚ آرڈَر اوس کوٚرمُت کِہیٖنۍ مگر یُتھُے مےٚ لوگ مےٚ کوٚرُن پَتہٕ سُے کَلَر خۄش تہٕ مےٚ باسیو سُہ واریاہ اَصٕل سُہ اوس کِفایتی ڈیوٗریبٕل تہِ اوس بیٚیہِ اوس سَجوُن تہِ واریاہ اَصٕل